اَگَر ہے أسۍ سٲنِس گامَس منٛز وٕچھو ییٚتہِ چھِ زیادٕ تَر لوٗکھ سَردی نِش بَچنہٕ خٲطرٕ أزۍکہِ پٮ۪ٹھَے یا سُویٹر لاگَن یا ییٚتیُک کَلچَر چھُ پھٮ۪رَن بیٚیہِ چھِ زیادٕ تَر تِم دَپَان کہِ وٕشنٲیِتھ کھیٚیِو وٕچھنٲوِو گۄڈٕ پَتہٕ کھیٚیِو چیٚیِو یُس ییٚتیُک موسم چھُ سُہ چھُ آز پٮ۪ٹھ آسان واریاہ زیادٕ ٹھنٛڈ اَوَے موٗجوٗب چھِ ییٚتہِ نٔزٕل زُکام چھٲتۍ خراب گژھنہٕ برٛونٛٹھٕے پٮ۪وان پَرہیز کَرُن ییٚتہِ چھِ پٮ۪وان وُشنٲیِتھ سورُے کھیوٚن پھٮ۪رَن لاگُن کانٛگرِ تَپٕنۍ کَملہِ تَل بِہُن وٕشنٲیِتھ ترٛیش چیٚنۍ مطلب سورُے وٕشنٲیِتھ کھیوٚن اَوَے یِتھَے کٔنۍ چھِ أسۍ ہٮ۪کان پَتہٕ اَمہِ سردی زُکام چھٲتۍ خراب نِش بٔچِتھ